بہٕ ہَسا چھُس واریاہَن جایَن ریسِنٛگ گوٚمُت أکِس جایہِ چھُس بہٕ گوٚمُت ہاے گرٛاوُنٛڈ تَتہِ ہَسا ٲس ریسِنٛگ چلان تَتہِ ہَسا نیوٗ مےٚ پَنُن حِصہٕ اکھ یَتھ منٛز مےٚ شؠن کِلوٗمیٖٹرن ریس کٔر تِکیازِ تتھ منٛز گٔے مےٚ بایکہِ تھوڑا پرابلم سُہ ہسا بیٚٹھ بایکٕے پتہٕ ہسا کٔر مےٚ باقین چیٖزن تہِ اۭں اۭں بایکَن پؠٹھ تہِ ریس مگر مےٚ باسیٚو پَتہٕ بیسِکلی باسیٚو مےٚ یہِ چیٖز اکھ پتہٕ ہسا أنۍ مےٚ اٮ۪م اٮ۪س زٕ ہَتھ تَتھ پؠٹھ ہَسا باسیو مےٚ اَتھ پؠٹھ گژھِ اَسہِ ریسِنٛگ پَتہٕ حظ أنِو مےٚ حِصہٕ بیٚیہِ ہاے گرٛاونٛڈٕ ریسِنٛگ منٛز تَتھ ہَسا آوُس بہٕ فسٹہٕ پُزِشَن پؠٹھ پَتہٕ ہسا کٔر مےٚ تَپٲری تَتہِ ہسا اوس یہِ اَشرف محمد اشرف اکھ سُہ ہسا اوس سِٹنٛٹ ہیچھناوان تٔمِس نِش ہسا کٔر مےٚ پرٛیکٹِس لگ بگ ہسا کٔر مےٚ شین رٮ۪تَن تٔمِس نِش پرٛیکٹِس پَتہٕ ہسا نِیو اوسُس بہٕ نِوان ریسِنٛگ منٛز واریاہَن جایَن سِٹینٛٹَن منٛز اوسُس بہٕ حِصہٕ نِوان پَتہٕ اوسُس بہٕ پَننِس گامَس منٛز تہِ سِٹینٛڈ کَران یَتھ پؠٹھ مےٚ تھوڑا پرابلِم گٔے پُلیٖس ہَس ہسا گٔے تَتھ پؠٹھ دوٚپُکھ ہے یہِ ہسا چھُ یَپٲرۍ یِتھ پٲٹھۍ کران پَتہٕ ہَسا کٔر مےٚ کٲم پَتہٕ ہَسا اوسُس بہٕ دوٗر کُنہِ جایہِ گژھان کُنہِ اوپُن گرٛاوُنٛڈَس منٛز ییٚتؠن مےٚ پَنُن ٹیلَنٹ اوسُس شو کَران پَنٕنہِ جایَن واریاہن جاین اوسُس بہٕ سِٹینٛٹ کَران واریاہَن جایَن اوس بیٚیہِ ہَسا اوس مےٚ یہِ فارم ہَسا بَریٛاو مےٚ یور مےٚ اوس گژھُن دہلی تَتہِ ہَسا گٔے پرابلِم مےٚ نہ سا دیُت گَرکیو گژھنہٕ کینٛہہ تَتھ پؠٹھ ہے تھوڑا بانہٕ کَرنہٕ گَرِکیو دیُت نہٕ گژھنہٕ کینٛہہ اسی لیے اوس بہٕ پَتہٕ واریاہ کوٗشِش منٛز وٕنہِ تہِ ہَسا چھُس بہٕ کوٗشِش منٛز مےٚ ہَسا چھُ ریسِنٛگ کَرٕنۍ مگر گَرِکۍ نَسا چھِ دِوان واریاہ تِکیازِ تٔمۍ ہَسا دِتَن اَتھ منٛز چھُ خطرٕ آسان زُوَس چھُ خطرٕ باقیَن چیٖزَن چھُ خطرٕ اسی لیے چھُس بہٕ وَنان وٕنکؠن تہِ بہٕ ہَسا کَرٕہا وٕنکیٚن تہِ ریسِنٛگ مگر مےٚ چھُنہٕ موقعہٕ یِوان ریسِنٛگ کَرنَس کینٛہہ پَتہٕ ہسا چھُس بہٕ وۄنۍ کَران یِمنٕے لوکَل یَپٲرۍ ایریاہَن منٛز چھُس بہٕ پَنٕنۍ ٹیلَنٹ کَران شو مگر مےٚ نہ سا چھُ سُہ ہُہ یِوان باسان چھُ مےٚ تَمہِ آیہِ کیٚنٛہہ بہٕ چھُس ٹھیٖکھ وٕنکیٚس کیازِ مےٚ کیازِ مےٚ چھُ پَنُن ڈرٛیٖم ہَسا چھُ مےٚ بہٕ سا گژھہ دوٗر کُنہِ ریسِنٛگ ییٚتٮ۪ن بہٕ پَنُن شو ہؠکہہ اَصٕل پٲٹھۍ شو کٔرِتھ ییٚمہِ سۭتۍ مےٚ پانس تہِ فٲہِدٕ یہِ ہا باقین جاین تہِ بیٚیس نِش تہِ واتان ہو بہٕ پَنُن ٹیلنٹ امے حظ